بہٕ ہَسا ٲسٕس ییٚلہِ بہٕ فارِغ چھَس آسان مےٚ چھِ خۄش کَران کِتاب پَرنہِ زیادٕ تَر چھَس بہٕ پرٛؠفَر کَران زِ بہٕ پَر اِسلامِک کانٛہہ کِتاب یَتھ پؠٹھ بہٕ پَران چھَس زیادٕ کہِ یِمَن شہیٖدَن ہُنٛد پَن مطلب بہٕ وَن پَنٛنہِ مذہبُک مطلب شِیعَتُک مےٚ چھِ خۄش کَران واریاہ زیادٕ یِم کِتاب پَرنہِ تِہٕنٛز زِندَگی پَرٕنۍ اگر أسۍ وٕچھو کہِ أکِس شہیٖد سٕنٛز زِندگی کۭژاہ خوٗبصوٗرت زِندَگی چھِ آسان مےٚ چھِ ہمیشہِ مِلیٚومُت تمہِ منٛزٕ یہِ سبق زِ اگر أسۍ کٲنٛسہِ سۭتۍ اَچھٲیی کَرو کیٛاہ پَتاہ اللہ تعالیٰ ہَن چھُ اَسہِ آسان پَگاہ تَمیُٚک اَجِر تھومُت زٕہٕنۍ گژھِ نہٕ یہِ زانُن بہٕ چھَس آلا یا میون پان چھِ آلا یا میون یہِ چھُ آلا ہمیشہٕ گژھِ سونٛچُن زِ خۄدایَن آسہِ اَتھ منٛز کینٛہہ رُت تھومُت مےٚ پَرِ تِم تِم کِتاب یِمَن منٛز بہٕ وَنہٕ مےٚ پَرِ بابا خُدا حافِظ چھِ اَکھ کِتاب یۄس أکِس شہیٖد سٕنٛزٕے چھَ مےٚ پٕر سۄ کِتاب سٲرٕے تَتھ منٛز پوٚر مےٚ ہمیشہٕ یہِ زِ کٲنٛسہِ سۭتۍ غَلَط کَرنہٕ ستۭۍ کوٗتاہ چھِ اِنسان پَتہٕ وَقتہٕ وِزِ پَشتاوان بہٕ چھَس نہٕ کُنہِ جایہِ گٔمٕژ کُنہِ کٕلبَس منٛز یا کُنہِ ریٖڈِنٛگ سٕٹَڈِیَس منٛز زٕہٕنۍ تہِ مےٚ چھِ ہمیشہٕ پَرِمَژٕ کِتاب پنٛنےٚ گَرِ اگرے بہٕ کُنہِ جایہِ گژھان ٲسٕس مےٚ اوس باسان بہٕ ہیٚکہٕ نہٕ کٲنٛسہِ سۭتۍ ایڈجَسٹ گٔژھِتھ بہٕ ٲسٕس سۄ کِتاب سۭتۍ نِوان پَتہٕ ٲسٕس بہٕ تَتؠتھ تہِ پَران بہٕ کہَ ریٖسینٛٹلی مطلب کُنہِ دُہٕچ برونٛہہ ٲسٕس بہٕ مَطلب بہٕ وَنہٕ پۄفہِ ہِنٛدِ ٲسٕس بہٕ میٲنۍ پۄپھتٕر بَیٚنہِ ٲس زیادٕ تٔمِس چھُ زیادٕ عادَت کہِ سُہٕ ٲسۍ نہٕ زیادٕ کِتابَن کُن چھُ نہٕ تٔمِس یوٗتاہ کینٛہ بہٕ ٲسٕس کَران ییٖژاہ بہٕ بِہِتھ آسہِ ہا بہٕ ٲسٕس ہمیشہٕ یہِ کَران کوٗشِش زِ بہٕ گژھِ مےٚ گژھِ تیٖژاہ ماٹِویٚشَن مِلٕنۍ یِمو کِتابو ذٔریعہِ زِ بہٕ بَناوہا پَنٕنۍ زِندٕگی تہِ برابر تِژہےٚ بہٕ کَرٕ ہا تِمَے رول اَدا یِم یِمو چھِ کٔرمٕتۍ یِم تِمو شہیٖدو چھِ کٔرمٕتۍ مےٚ آسہٕ واریاہ زیادٕ پَسنٛد تِم کِتاب پَرنہِ